آ یَقیٖنَن اَکہِ دۄہ گٔیَس بہٕ ٹَایٚکانٛڈوس ٹاَیٚکانٛڈوز سٲنس ضلعے بَڈگٲمِس منٛز تِم ٲسۍ گِنٛدان پَتہٕ نِی ہَس بہٕ پَنٛنیِو وؠسو تور دوٚپُکھ وَلہٕ ژٕ تہِ ژٕ تہِ وُچھ اَتہِ اَتہِ کیاہ چھُ گَژھان پتہٕ ییٚلہِ بہٕ گٔیَس کہِ مےٚ وُچھ آز کوٗر چھَنہٕ سَیف آسان کِہیٖنۍ نہٕ کیازکہِ کورِ چھِ پؠوان واریاہ سفر تہِ کَرٕنۍ اگر حِفاظت خٲطرٕ کوٗر اَکھ یہِ ٹایکانٛڈو گِنٛدِ پَننہِ حِفاظتہٕ خٲطرٕ سُہ لَگہِ تٔمِس پَگہہ وقتہٕ وِزِ واریاہ ضٔروٗرت ییٚمہِ وِزِ بہٕ تور گٔیَس مےٚ مِلے سؠٹھاہ حوصلہٕ اَفضٲیی مِلے مےٚ تہِ کہِ کوٗر چھَنہٕ کہِ کانٛہہ چھِ دَپان نٮ۪چوٗ چھُ اَفسَر عالیٰ تہٕ کوٗر چھنہٕ عالیٰ کوٗر چھِ سؠٹھاہ عالیٰ مےٚ وٕچھ تَتہِ واریاہ واریاہ کورِ گِنٛدان تَمۍ وِز کوٚر مےٚ سُہ سَیمِنار چھُ مےٚ اؠٹؠنٛڈ کوٚرمُت باقٕے چھَس نہٕ بہٕ زیادٕ گٔمٕژ کُنہِ جایہِ تہِ اَکھ چھِ پَنُن ہیٚلتھ تہِ روزان فِٹ تمہِ سۭتۍ بیٚیہِ چھِ دؠمٲغی تَوازُن تہِ برابر ٹھیٖک روزان